اَسلامُ عَلیکُم وَعلیکُم اَسَلام آ اَلحَمدُاللہ تُہۍ چھِو حظ ٹھیٖک اصٕل پٲٹھۍ چھِوا تُہۍ چھِوا حظ ٹھیٖک فرمٲوِو تُہۍ کَریٚوٕ سکوٗلَس پیٚٹھ چھُس ٹیٖچر تُہۍ کٕم حظ چھِو

کیٛاہ چھُو تۅہہِ بَچَس ناو اچھا کیفایت ٹھیٖک یہِ کتھ کَلاسس چھُ پَران اچھا فورتھَس مَگر مےٚ باسان یہِ چھُ آسان اَکژ گَرے یہِ چھُ آسان لیٖوِ پیٚٹھٕے آسان یہِ چھُنہٕ زیادٕ سکوٗل یِوان یہِ چھُنہٕ زیادٕ سکوٗل یِوان کیٚنٛہہ اَکژ آسان چُھ یہِ یہِ چھُ کَمٕے پَہم یِوان باقیو شُریٚو کھۅتہٕ چھُ یِوان کَمٕے پَہم سکوٗل ہُپٲرۍ چھُ قٲبِل اصٕل مَگر یہِ چھُنہٕ یِوان کیٚنٛہہ کُس چھُ ہَے یہِ چھُ وُنہِ لۅکُٹ شُر ژوٗرمہِ ہُنٛد شُر أمِس گٔژھ نہٕ زیادٕ کٲم وٲم چھِ مےٚ باسان کیٛاہ پیٚیہِ أمِس تہٕ یہِ چھُنا تھوڑا شُرِس ییٚلہِ عادت چھُ گَژھان اچھا اچھا وۅنۍ چھُنا گَژھان شُرِس نۅقصان چھُ گَژھان باقٕے اوس نہٕ اَسہِ اَسہِ چھُنہٕ مَسلہٕ کیٚنٛہہ بَچہِ چھُ تُہُنٛد مَگر پونٛسن ہُنٛد نۅقصان چھُ گژھان بَچس یی تَمے موٗجوٗب چھِ أسۍ وَنان پَگاہ چھُ تَمے موٗجوٗب ووٚن مےٚ باقٕے چھُ یہِ چھُ پوٚز وۅنۍ چھُ بَچہٕ سُنٛد گَژھِ نا خَیال تھاوُن تِکیٛازِ از چھُ کمپِٹشیٚنُک دوٗر وۅنۍ ییٚلہِ دۅہے دۅہے اوٗرۍ گوٚو پَتہٕ چھُ اکہِ ایٛگزام چھُ گژھان باقٕے چیٖز چھِ گژھان یا نوٹ ووٹ پَتہٕ چھِ تِم تہِ آسان یِمَن یہِ چھُ آسان سکوٗلٕچ کٲم وٲم یہِ چھَنہٕ پَیی آسان کیٛاہ پوٚر کیٛاہ نہَ پوٚر سورُے چھُ مَسلہٕ چَلو کیٚنٛہہ چھُنہٕ أمِس کٔژَن دۅہن چھِ لیٖو ضروٗرت اچھا اچھا گوٚو بَٹہٕ وارے یوت چھِ تیٚلہِ أمِس لیٖو اچھا اچھا ٹھیٖک کیفایت کَلاس فورتھ ٹھیٖک چھا ٹھیٖک حظ چھُ چَلو کیٚنٛہہ چھُنہٕ پَرواے ؤلِو أسۍ کَرو کوٗشِش پرٛنٕسپل سَرس تہِ ونو أسۍ تِکیٛازِ اتہِ چھُ پیٚوان یِمَن اِجازت ہیٚون ٹھیٖک چھا اچھا اچھا کِہیٖنٛۍ چھُنہٕ پَرواے ؤلِو کیٚنٛہہ چھُنہٕ تُہۍ ییٖزیٚو تہٕ تٔمِس واتہِ لیٖو بہٕ تھاوس لیٖو کیٚنٛہہ چھُنہٕ پَرواے جُمعہ چھَسا ہاف لیٖو تھاوٕنۍ سیٚکینٛڈ ہاف چَلو کیٚنٛہہ چھُنہٕ پَرواے نَیٚسبَس دۅہَس دِمہوٗس بیٚیہِ گوٚو بَٹہٕ وار ٹھیٖک چھا چَلو چَلو چَلو شُکریہ شُکریہ مٮ۪ہربٲنی چَلو اچھا اَسلامُ عَلیکُم